آ تُہۍ چھُو حظ اوٗبَر پؠٹھ بِلکُل بِلکُل مےٚ چھُ نا مےٚ چھُ فرِینٛڈ اَکھ تہٕ بیٚیہِ چھِ مےٚ پَنُن پیرَنٛٹ زٕ یِمَن چھُ یُن کیٛاہ چھِ وَںان اَتھ سِری جموں پؠٹھ سریٖنَگر تام ہاں بِلکُل تہٕ ایکچُؤلی مےٚ چھُ اَکھ کیب حظ بُک کَرٕنۍ آ بِلکُل بِلکُل تہٕ تُہۍ ؤنۍتَو مےٚ اَتھ منٛز چھِ حَظ ایٚے سِی چھا اَتھ گاڑِ منٛز آ ایٚے سِی ؤنۍزیٚو چھا اَتھ تہٕ بیٚیہِ ؤنۍتَو مےٚ کیٛاہ چھِ وَنان اَتھ تُہۍ ییٖزیٚو مۅغُل روڈ چھُ حظ وُنکؠس بَنٛد تُہۍ ییٖزیٚو یوٚہَے ییٚمَے ناشری چِنانی وغیرَہ وَتھ چھِ ایٚمِے سایِڈٕ ٹَنل وغیرَہ کٔرۍزیٚو کرٛاس تُہۍ اور نہَ تِمَن ہُنٛد نَمبَر دِمہو بہٕ تۅہہِ تُہۍ لیٖکھِو نایِن فور سِکِس نایِن سِکِس ٹرٛپُل تھرٛی سِکِس ٹُو ہاں ہاں اور بیٚیہِ ؤنؠ زیٚو مےٚ یہِ پرایِز کوٗتاہ حظ ہیٚیِو اَسہِ چھُ اؠکچُؤلی نا یہِ ریٹ یۅس چھِ یہِ چھِ ہؠکن پانٛژھ ٹُو شےٚ ہَتھ یِتھ تُہۍ ؤنۍزیٚو مےٚ کوتاہ چھُو تۅہہِ فیٖزِیبُل کوتاہ گَژھِ مےٚ ؤنۍ زیٚو پرایِز ٹھیٖک چھا حظ او کے او کے